بالکل ایرویدا چھُ واریاہ اَصٕل میٚڈِسَن دِوان اگر أسۍ وَنو کہ مگر یۄس زَن مین پرٛیٚفرَنٕس چھِ روزان سۄ چھِ ہمیشہ وِزِٹِنٛگ ٹُہ ہاسپِٹَلٕے روزان کیازِکہ ہسپَتالَس منٛز چھِ اِنسان بالکل فرٛی مطلب وٕچھنہٕ چھن مطلب کُنہِ تہِ تانَس مَہ چھُم دود مَہ چھَم بَدل کینٛہہ پرٛابلِم مہ چھِم آیرویدا چھُ خٲلی میٚڈِسَن ہیٚکان دِتھ